ہاں یِم أسۍ گُپن وُپَن چھِ پالان گَرَس مَنٛز تیٖر گُپَن چھِ پالان یا گُرۍ وُرۍ چھِ پالان یِمَن چھِ پیٚوان اِنسانَس واریَہو رَنٛگو خَیال تھاوُن یِمَن ہِنٛد خٲطرٕ چھِ صُبحَس پیٹھَے وٕچھان أسۍ صُبحَس چھِ گۄڈٕ یِم پیٚوان گانہٕ مَنٛز نیٚبَر کَڑٕنۍ یُس زَن یِمَن گُپَن مَکان چھُ آسان بَنٲیِتھ گُپَن جاے چھِ آسان بَنٲیِتھ اَگَر موسم بَہار اوس تیٚلہِ چھِ نیٚبَر پیٚوان کَڑٕنۍ اَگَر وَنٛدٕ اوس تیٚلہِ چھِ پیٚوان اَندرٕے تھاوٕنۍ تکیازِ موسَم گَژھِ نہٕ یِمَن زیادٕ اَثَر کَرُن کینٛہہ چاہے سُہ گَرم آسہِ یا سَردی آسہِ تمہِ پَتہٕ چھُ یِمَن یِوان دِنہٕ پھَل یَتھ مَنٛز أسۍ یِمَن کوٚش چھِ دِوان کَمہٕ چھِ دِوان گور چھِ دِوان بیٚیہِ آسہِ کینٛہہ سُہ گَرٕ پَسہٕ سَبزی وَبزی کینٛہہ سُہ چھِ تراوان تٔتھۍ سۭتۍ سُہ چھِ یِم کھیٚوان امہِ پَتہٕ چھُ یِمَن پیٚوان گاسہٕ دیُن گاسہٕ واسہٕ کھیٚوان سُہ مۄکلیٚو تمہِ پَتہٕ گٔیہِ یِمَن باغ بَجِیٖتَن اکہِ دۄیہِ لَٹہِ گاسہٕ تراوُن تمہِ پَتہٕ گٔے بیٚیہِ پَتہٕ اکہِ بَجہِ چھُ آسان گَرَم مَگَر اَسہِ چھِ تیٚلہِ تہِ تریش گَرم ٲسۍ تَن یا مَتہٕ ٲسۍ تَن اَکھ بَجے چھِ پیٚوان تریش دِنۍ پَتہٕ چھِ پیٚوان چاوٕنۍ دۄد وۄد پیٚوان ہیٚون یِمَن تمہِ پَتہٕ گوٚو پَتہٕ تتنَس بیٚیہِ گاسہٕ تراوُن چٲیِتھ کٔرِتھ گۄڈٕ ترٛاوو گاسَے اَدٕ لٲکۍ چٲونہِ یِم چھِ لَگان گاسہٕ کھیٚنَس کُن تہٕ چٲے یِتھے پٲٹھۍ چھِ یِم پَتہٕ کَرن کٲم تمہِ پَتہٕ گوٚو بیٚیہِ گاسہِ تراوُن ژور بَجے ہیوٗ ساڈٕ ترٛےٚ ہیوٗ ترٛاوو بیٚیہِ گاسہٕ ژور پانٛژھ بجے دِتُکھ بیٚیہِ پھَل وَل کوٚش ووٚش ترٛووُکھ بیٚیہِ گاسہٕ تہٕ لٲگۍ بیٚیہِ چاونہِ اِتھے پٲٹھۍ چھُ دۄہَس مَنٛز روزان واریاہ یِہے حِسابا